اَکھ ہمساے یُس اسہِ بالکُل نزدیٖک چھُ روزان سُہ چھُ عبد الحمید شیخ بیٛاکھ ہَمساے ییٚمِس زَن ناو چھُ ؤلی محمد بٹ بیٚاکھ ہَمساے یُس اسہِ نزدیٖک چھُ تٔمِس چھُ ناو بشیٖر احمد میٖر بیٚاکھ ہمساے تٔمِس چھُ ناو رِیاض احمد وانی تہٕ بیاکھ ہَمساے یُس اسہِ سیٚٹھاہ قریٖب چھُ تٔمِس چھُ ناو عبدُ العزیٖز ڈار